کیٛاہ مطلب تِم چیٖز یِمو سۭتۍ أسۍ ماسکِٹو بان اِن اِلنٮ۪س پٲٹھۍ مطلب ڈٮ۪نٛگوٗ چھُ مَلیٚرِیا چھُ فیٖوَر چھِ یِم ہٮ۪کو بَچٲیِتھ اَسہِ پَزِ ہمیشہِ پَنُن گرٕ صاف تھاوُن مطلب یوٗتاہ أسۍ پَنُن گَرٕ صاف تھاوَو شَفاف تھاوو تیوٗتاہ روز تیوٗتاہ روزَن بٮ۪مارِ سانہِ گَرٕ نِش دوٗر بیٚیہِ سانہِ گَرِکِنۍ بٲژن نِش تہِ دوٗر اَسہِ پَزِ ہمیشہِ صفٲی کَرٕنۍ صفٲی تھاوٕنۍ مکانَس بیٚیہِ پَنُن اوٚند پوٚک آنٛگُن وانٛگُن چھُ آسان ژھۄٹھ ووٚٹھ گَژھِ نہٕ آسُن کِہیٖنۍ تِنہٕ وُچھ مسکِٹو چھِ مطلَب یہِ چھُ واریاہ زیاد لۄکُٹ مطلب اَسہِ لگہِ نہٕ پیی اِنسانس لگہِ نہٕ پیی امۍ کپٲرۍ کوٚر اَسہِ پٮ۪ٹھ حملہٕ تہٕ امۍ بَنٲۍ أسۍ پنُن شٕکار تہٕ اِسی لیے مطلب اَسہِ پَزِ آز چھِ د مَطلب دَارِ چھِ أسۍ لَگاوان اَسہِ پَزِ یِمَن پٮ۪ٹھ مطلب سُہ شیٖٹ ہیو لَگاوُن ییٚمہِ سۭتۍ نہٕ مَسکِٹوز انٛدر اژن نہٕ کِہیٖنۍ تہِ نہٕ مطلب یہِ چھِ اَسہِ سورُے پانَس تام مطلب أسۍ ہٮ۪کو یِم مطلب یِم ڈِزیٖز یِم بٮ۪مارِ ہٮ۪کو أسۍ بچٲِتھ پانے کیٛازِ کہِ مطلب یہِ چھُ اَسہِ سورُے پانَس تامان اگر ییٖژاہ صفٲیی تھاوو پَنٛنِس گَرَس منٛز یوٗتاہ أسۍ شُرۍ تھاوہوکھ صاف تیوٗتاہ گَژھن اَسہِ بٮ۪مارِ کَم تیوٗتاہ ہٮ۪کن یِم بٮ۪مارِ تِمن پٮ۪ٹھ حملہٕ کٔرِتھ کیٚنٛہہ وَ اَگر أسۍ وٕچھو اَسہِ پَزِ ہمیشہِ صاف آب مطلب آب آب چھُ واریاہ زیادٕ یُس اِنسان چھُ وٕچھان أسۍ چھِ چٮ۪وان تیٚشی ییٚتہِ زیادٕ اَگرأسۍ تیٚشہِ منٛز آسہِ کیٚنٛہہ مطلب تریٚش آسہِ نہٕ صاف کِہیٖنۍ تہِ نہٕ أسۍ نہِ روزو نہٕ ٹھیٖک کِہیٖنۍ تہِ نہٕ اِسلیے پَزِ ہمیشہِ مطلب گۄڈٕ آب اَصٕل فِلٹَر کَرُن پَتہٕ اَسہِ چیٚنٛج مطلب یِتھ پٲٹھۍ أسۍ کُنہِ ساتہٕ چھِ آسان أسۍ چھِ کُنہِ ساتہٕ کران رُوٗدٕ آب جَمع بانن منٛز سُہ روٗدٕ آب چھُنہٕ اَسہِ سیوٚدُے چیوٚن کِہیٖنۍ تَتھ چھُ اَسہِ گۄڈٕ مطلب وُچھُن کہِ اتھ مَہ چھُ کیٚنٛہہ مطلب بٮ۪کٹیٚرِیا اَتھ منٛز اَتھ ما چھُ کیٚنٛہہ مطلب ہارمفُل اٮ۪نزیمٕز ما چھُ اَتھ منٛز ییِم سٲنِس صحتس خٲطرٕ مضِرآسن اَسہِ پَزَن ہَمیشہِ مطلب اگر أسۍ سُہ آب گۄڈٕ فِلٹر کَرو اَصٕل پٲٹھۍ وٕچھو نہ یہِ چھُ ٹھیٖک چٮ۪نہٕ خٲطرٕ پَتہٕ اِستعمال کَرو تہٕ أسہِ ہٮ۪کو بٮ۪مارٮ۪وو نِش بٔچِتھ پَتہٕ چھُ أسۍ ماسکِٹو مطلب اَمہِ سۭتۍ چھُ واریاہ زیادٕ بٮ۪مارِ گژھان مثلاََ کہِ ڈٮ۪نٛگوٗ چھُ فیٖور چھُ مَلیٚرِیا چھُ تہٕ اَسہِ اَسہِ پَزِ گۄڈٕ اَسہِ پَزِ گۄڈٕ مین چیٖز چھُ اَسہِ چھُ پَنُن پان تھاوُن صاف پَنُن اوٚند پوٚکھ تھاوُن صاف پَنٕنۍ مطلب اَسہِ چھُ پَزِ ہمساین تہِ دَپُن کہِ تُہۍ تھٲیِو صاف کیٛازِکہِ اگر أسۍ آسو صاف پان ہَمساے آس نہٕ صاف کِہیٖنۍ تہِ نہٕ مطلب کہِ تُہُنٛد ہیٚکہِ ہمساین سۭتۍ چھِ اِن گژھُن آسان تہٕ أسۍ ہٮ۪کو بیٚیہِ گٔژھتھ بٮ۪مار اِسلیے چھِ اَسہِ ہمساین تہِ دَپُن کہِ تُہۍ تھٲیِو پَنُن پان صاف تھاوان پَنُن گَر صاف تھاوان ییٚمہِ سۭتۍ أسۍ بَچو بٮ۪ماریو نش تہٕ اِتھ پٲٹھۍ ہٮ۪کو أسۍ مطلب ماسکیٖٹو بارٕن اِلنٮ۪س نِش بٔچِتھ